ہیٚلو اسلامُ علیکم وعلیکُم اسَلام اۭں اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک گَرِ چھِو ٹھیٖک اۭں اَصٕل پٲٹھۍ اۭں ؤنِو

اَدٕ کیٛاہ ٹھیٖک چھُ اۭں اۭں ٹھیٖک چھُ